ہیٚلو اسلام علیکُم وعلیکُم اسلام آ بِلکُل أسۍ حظ چھِ ایٚر اِنٛڈیا پیٚٹھ آ ٹھیٖک حظ چھُ یہِ تُہۍ ؤنِو یہِ فٕلایِٹ کۄس ٲس تۅہہِ ٹایِمِنٛگ کیٛاہ ٲسوٕ تۅہہِ ساڈٕ ٲٹھ ٹھیٖک سِریٖنَگر ٹُو چَنٛدی گَڑھ اَکھ سیٚکَنٛڈ بہٕ کَر چیک بہٕ وُچھٕ کیٛاہ پرابلِم اسہِ چھُنہٕ آ ایٚکچُلی چھِ یہِ ویٚسٹ کَنڈِشَن تھوڑا سا ییٚتہِ چھُ موسم خَراب موسم خَراب کہِ وَجہ سۭتۍ یۄس فٕلایِٹ لیٚنٛڈ کَرِ تہٕ تٔمۍسٕے اوس سُے وَتھِ ہا پَتہٕ واپَس تِمنٕے اوس ٹیک آف تہِ کَرُن مگر تِمو ہیٚوکھ نہٕ لینٛڈ کٔرِتھ ییٚتہِ کِہیٖنٛۍ ییٚتہِ چھُ واریاہ یِم سۄے چھِ ڈِلیے سۄے ہِش فٕلایِٹ چھِ گۄڈنیٚتھ ڈِلیے گٲمٕژ تہٕ تَمہِ پَتہٕ ہیکہِ ہا یہِ تَمہِ پَتہٕ ہیٚکہِ ہا تُہٕنٛز ہِش فٕلایِٹ ؤتھِتھ مگر وُنکیٚن چھُ موسم تھوڑا خَراب تہٕ امہِ موٗجوٗب چھُ ڈِلیے ڈِلیے گَژھان ہو سکتا ہے اگر تھوڑا تَمہِ تَمہِ خٲطرٕ چھِ أسۍ سارِی وَنان مگر یہِ اسہِ تام تہِ چھُنہٕ کِہیٖنٛۍ کیٛازکہِ یہِ چھُ موسم چھُ خَراب وُنکیٚن اگر تھوڑا اوٚبُر ووٚبُر ژَلہِ ہے روٗد تہِ چھُ پیٚوان اوٚبُر تہِ چھُ تہٕ دُنٛد ہیٛوٗ وُنٛد ہیٛوٗ تہِ چھُ ہاوان تھوڑا تہٕ امہِ موٗجوٗب چھ پرٛابلِم اَدر وایِز اوس نہٕ کِہیٖنٛۍ اِشوٗ أسۍ فِلحال فلحال فلحال چھُ گَنٛٹَس تۅہہِ بِلکُل پرٛارُن تہٕ یہِ تہٕ گَنٛٹَس تام ہیٚکِو

آ ڈِلییُک ٹایِم چھُنہٕ اسہِ تِکیٛازِ یہِ چھُ یہِ چھُ ویٚدرَس پیٚٹھ آ آ یہِ چھُ ڈِپیٚنٛڈ کَران اَتھ پیٚٹھ تِکیٛاز ییٚتہِ چھِ یۄس اوورٕ فٕلایِٹ یِیہِ ہا تہٕ تہٕ تِمن اوس دہلی پیٚٹھ یُن تہٕ تَتہِ تہِ کِژھ ہِش کَنٛڈِشَن چھِ تَتہِ تہِ اوس موسم تھوڑا خَرابٕے ییٚلہٕ نہٕ تَتہِ چھِ ہیٚکَن فٕلایِٹ ؤتھِتھ کِہیٖنٛۍ تہٕ تیٚلہِ یی سۄ یوٗر اتہِ پیٚٹھ نیرِ ہا پَتہٕ سۄ اکھ ہِش فٕلایِٹ سِریٖنگر پیٚٹھ چَنٛدی گَڑھ مگر تِم تہِ کٔر نہٕ لینٛڈ کِہیٖنٛۍ تِم تہِ چھِ سٲری پیٚسینٛجَر چھِ وُنکیٚن پَریشانٕے مگر موسمَس پیٚٹھ ہیٚکوو نہٕ کِہیٖنٛۍ کٔرِتھ ییٚتہِ چھُ مُشکِلٕے ییٚتہِ چھُ ییٚتہِ چھُو تۅہہِ اَکھ بَد بَدل فِلای یہِ کَرٕنۍ تیٚلہِ ییٚتہِ پٮ۪ٹھ جموں تام ہیٚکِو تۅہہِ گٔژھِتھ یہِ باے ایٖیر تَتہِ پیٚٹھ ہیٚکِو تُہۍ وُچھِتھ تَتہِ پیٚٹھ ما وَتھِ کانٛہہ فٕلایِٹ تہٕ مگر ییٚتہِ پیٚٹھ چھُ یوٚتُے جموں تامٕے ہیٚکِو تُہۍ گٔژھِتھ ییٚتہِ پیٚٹھ سِریٖنَگر پیٚٹھ تہٕ تَتھ منٛز ہیٚکِو تُہۍ وُنکیٚنَس سۄ چھِ لگ بگ اَکھ یہِ ڈاے بَجے ہیٛوٗ چھِ سۅ لَگ بَگ ایٚکچُلی مےٚ حظ سَر ووٚنوٕ تۅہہِ یہِ مےٚ دوٚپوٕ تۅہہِ یتھ آ سِریٖنگرٕ پیٚٹھ فٕلایِٹ گَژھِ ہا چَنٛدی گَڑھ تَتھ اوس گۄڈنیٚتھ سۄ چھِ ہُہ فٕلایِٹ ایٚر اِنٛڈیا فٕلایِٹ دہلی یٚٮ۪ٹھ یی سۄ گۄڈنیٚتھ سِریٖنَگر تہٕ سۄے ہِش فٕلایِٹ چھِ واپَس سۄے کَرِ ٹیک آف سِریٖنَگرٕ پیٚٹھ یُس سۄ آیی نہٕ وُنہِ تٔمۍ ہیٚوک نہٕ لینٛڈ کٔرِتھ ییٚتتہِ کِہیٖںٛۍ تہٕ تَمہِ موٗجوٗب سۄ سۄ ہِش فٕلایِٹ ییٚتہِ پیٚٹھ ہیٚکِو تُہۍ خٲلی جموں گٔژھِتھ تہٕ جموں پیٚٹھ ہیٚکِو تُہۍ وُچھِتھ اگر یہِ بس یُتُے ہیٚکو أسۍ ہیٚکو ؤنِتھ گَنٛٹَس تامَ گَنٛٹہٕ پَتہٕ ہیٚکو أسۍ یہِ حظ یہِ دِتھ اَپڈیٚٹ فِلحال ہیٚکو نہٕ أسۍ گَنٛٹَس تام کِہیٖنٛۍ تہِ ؤنِتھ اَدٕ حَظ چلو ٹھیٖک چھُ اَدٕ کیٛاہ تُل